ہٮ۪لو اَ سَلام علیکُم وعلیکُم سلام ہے سَر تُہۍ چھُو ٹھیٖک کیٛاہ دٔلیٖل دٔلیٖل دربارہ بوزنٲیِو کیٛاہ دٔلیٖلہ چھُ پٔتمہِ ٹایمہٕ تہِ ہے بَنایے مےٚ پَتہٕ کیُتھ اوس سُہ سُہ اوس نہ ٹھیٖک کِنہٕ نہ اچھا کینٛہہ دارے یاژٕ چھا کِنہٕ دروازٕ یہِ چھا ہٮ۪تھ زٕ پوٗر کِنہٕ اَکھ پوٚہَر زٕ پور تہٕ یہِ پَش تہِ ما چھُو کَرُن کِنہٕ نہ أسۍ حظ چھِ کَران کٲم أسۍ چھِ ٹھیکَس پٮ۪ٹھ کَران کٲم تہٕ أسۍ چھِنہٕ ہُہ اَمٲنۍ پٮ۪ٹھ کَران دۄہ پٲٹھۍ اگر تۄہہِ دارِ أسۍ دِمو نظراہ وظراہ أسۍ وٕچھو کیٛاہ حِسابہ چھُ تہٕ أسۍ وَنو تۄہہِ تَمہِ آے یِتھ کٔنۍ ہٮ۪کو نہٕ أسۍ ؤنِتھ کِہیٖنۍ تہٕ البتہ اَکھ چیٖز وَنَے بہٕ اگر مکان اوس لَکٹُے تہٕ تیٚلہِ چھِ أسۍ ہٮ۪وان رۄپیہِ پنٛژاہ ساس أسۍ ہیٚرِ بۄن ہٮ۪وان دارٮ۪ن صرف لاگنَسٕے یٲتۍ آ سودہ سودہ گژھِ تُہُںٛد لٔکٕر ؤکٕر چھُو تۄہہِ أسۍ دِمو اٮ۪سٹٕمیٹ تۄہہِ تۄہہِ کوٗتاہ چھو لٔکٕر اَنٕنۍ تہٕ تَتھ ہٮ۪مو أسۍ الگ بَناونَس رۄپیہِ لَچھ رۄپیہِ درٛوٚگ ووٚگ چھِ اگر پَتہٕ تۄہہِ باسیو تہٕ سُہ ہٮ۪کو أسۍ کٔرِتھ تھوڑا تہٕ سُہ چھِ سہل تَمیُک مسلہٕ چھِنہٕ مگر اَکھ چیٖز چھِ گۄڈٕ وٕچھُن اَسہِ أسۍ وٕچھو مکان کیُتھ چھُ تہٕ تَمے حِساب پَکو أسۍ أسۍ ہٮ۪کو نہ نہ ٹھیٖک اَسے توٚر پھِکرِ تہٕ مگر اَکھ چیٖز ؤنۍ تو مےٚ یہِ لٔکٕر کۄش چھو تۄہہِ اَتھ یہِ چھا تۄہہِ بٕدُل چھا فرٛس چھا اچھا کے ڈی کے ڈی کے کے ڈی چھو تۄہہِ صاف چھا ٹھیٖک نہ نہ کے ڈی چھِ کے ڈی چھِ اَصٕل تَتھ چھِنہٕ وَنُن کِہیٖنۍ بَس یُتُے یوت چھِ وٕ مگر أسۍ چھِ کَران کٲم بَتہٕ تہٕ چاے یہِ چھِ سورُے تُہُنٛدُے أسۍ چھِنہٕ ٹھیکَس منٛز چھِ أسۍ کَران مگر گرٕ وٲلی چھِ اَسہِ بَتہٕ چاے ہٮ۪وان بَتہٕ چھِ آ دوٚنوَے أسۍ چھِنہٕ اَنان گَرِ بَتہٕ وَتہٕ کِہیٖنۍ مگر أسۍ چھِ کَمٕے نفر آسان زٕ ترٛےٚ آسان أسۍ ںِمو نہٕ جادٕ نفری اَنوکھ نہٕ أسۍ أسۍ یِمو اَکھ چھُس بہٕ وۄستہٕ پانَے بیٚیہِ یِن اَکھ زٕ نفر تہٕ بَس چھو تۄہہِ کَرٕنۍ کٲم بَتہٕ چاے دِنۍ تہٕ باقٕے کَرو أسۍ پانَے ہُہ کٲم وٲم آسہِ امہِ ٹایمہٕ بلکل فِٹ تُہۍ ہیزیو نہٕ تَمیُک ٹٮ۪نشَن پٔتمہِ ٹایمہٕ ما آسہِ گٔمٕژ اَسہِ تھوڑا کامہِ منٛز تھوڑا یہِ کَرنَس منٛز مگر ییٚمہِ ٹایمہٕ گژھِ نہٕ پرٛابلٕم تَتھ منٛز کِہیٖنۍ آ ییٚمہِ ٹایمہٕ کَرو أسۍ کٲم زبردس تہٕ بَس یُتُے یوت تھٔیِو تُہۍ اٮ۪ڈوانٕس پیمٮ۪نٛٹ چھو تۄہہِ کَرنہِ اٮ۪ڈوانٕس پیمٮ۪نٛٹہٕ أسۍ ہٮ۪کو نہٕ توٚتانۍ کٲم لٲگِتھ کِہیٖنۍ آ اٮ۪ڈوانٕس اگر تۄہہِ سون ڈۄڑ لَچھ رۄپیہِ کھوٚتوُ تہٕ فِفٹی پٔرسَنٛٹ رۄپیہِ پنٛژاہ تَتھ ساس شیٹھ سَتَتھ ساس چھُو تۄہہِ گۄڈنٮ۪تھٕے اَسہِ کَرٕنۍ کیش یا اٮ۪م پے کٔرِو سُہ چھَنہٕ پرٛابلم تہٕ تَمہِ پَتہٕ ہٮ۪کو أسۍ کٲم لٲگِتھ توٚتانۍ چھِنہٕ أسۍ لاگان کٲم بیٚیہِ چھِ مےٚ وٕچھُن یہِ ووٚنمو تۄہہِ مےٚ اِتھَے کٔنۍ گۄڈٕ دِمہٕ بہٕ نظر مکانَس پٮ۪ٹھ مکان چھا لۄکُٹ چھا بوٚڑ چھا کۭژاہ دارِ چھَس درواز چھَس سُہ وٕچھٕ بہٕ گۄڈٕ تہٕ تَمے حِساب وَنو بہٕ مطلب بہٕ چھِسو تۄہہِ یِتھَے کٔنۍ وَنان فلحال مطلب پیمٮ۪نٛٹ چھِ کَرٕنۍ یَتھ وٕچھو اگر تۄہہِ زٕ لَچھ کھَسٕنو ترٛےٚ لَچھ کھَسٕنو یوٗتاہ تۄہہِ کھَسِوُ تَمے حِساب چھےٚ حظ ٹھیٖک چلو چلو چھِ